ژورَن قٕسمَن ہُنٛد موسم چھُ یَتھ علاقَس منٛز أسۍ چھِ روزان تَتھ منٛز چھِ زٕ موسَم تِتھۍ یِمو سۭتٮ۪نتھ سون صحت چھُ گژھان واریاہ زیادٕ اَثر انداز یَتھ منٛز اَکھ موسَم چھُ سَمَر بیاکھ موسَم چھُ وِنٹَر یَتھ وَنان چھُ وَندٕ سَمَر یَتھ وَنان چھِ رٮ۪تہٕ کول رٮ۪تہٕ کٲلِس منٛز چھِ واریاہ زیادٕ گَرم چھِ آسان خۄشِک سٲلی چھےٚ گَژھان بٲرِش چھَنہٕ پٮ۪وان کِہیٖنۍ لُکَن چھِ گژھان چھٲتۍ خراب واریاہ زیادٕ اِنفیٚکشَن چھُ گژھان گَردِ گُبار چھُ واریاہ زیادٕ وَسان ییٚمہِ سۭتۍ لُکَن ہُنٛد صحت چھُ واریاہ زیادٕ خراب گژھان تہٕ یِتھَے کٔنۍ بیٛاکھ اَکھ سیٖزَن یَتھ وَنان چھِ وِنٹَر سیٖزَن یَتھ کٲشرِس منٛز أسۍ وَنان چھِ وَندٕ سیٖزَن وَنٛدَس منٛزَنتھ چھِ واریاہ زیادٕ تۭر آسان کَشمیٖرَس مَنٛز شیٖن چھُ پٮ۪وان روٗد چھُ پٮ۪وان واریاہ زیادٕ تۭر چھِ آسان تہٕ اَتھ موسمَس مَنٛزَنتھ چھِ زیادٕ تَر لُکَن کَران زُکام چھِ کَران تَپھ چھِ کھَسان تہٕ پَتہٕ ییٚلہِ بٮ۪مار چھِ گژھان لُکھ یِمو چیٖزو سۭتٮ۪نَتھ پَتہٕ چھِ أسۍ ڈاکٹَرَس نِش گژھان ڈاکٹَر چھِ تَتہِ مُختلِف قٕسمَن ہُنٛد دَوا چھُ دِوان تَپَس اَلگ زُکامَس اَلگ چھاتہِ الگ اِنفٮ۪کشَنَس اَلَگ تہٕ پٮ۪وان چھُ لُکَن واریاہ زیادٕ اَثر چھُ پٮ۪وان لُکَن ہٕنٛدِس صحتَس پٮ۪ٹھ تہٕ بیٚیہِ چھِ أسۍ کینٛہہ گریلوٗ نُسخہٕ اِستعمال کَران پَتہٕ یِمو بٮ۪ماریو نِش بَچنہٕ خٲطرٕ یَتھ منٛز زَن ییٚلہِ اَسہِ زُکام چھُ کَران یا واریاہ زیادٕ زُکام چھُ کَران اَڑٮ۪ن چھِ آسان مُختلِف قٕسمَن ہُنٛد زُکام چھِ کَران اَڑٮ۪ن چھِ نَس بَند گژھان اَڑٮ۪ن چھُ آسان پَشپان پَتہٕ چھِ سٲنۍ یِمہٕ ماجہِ چھا یِم سٲنۍ بُزرٕگ چھِ یِم ٲسۍ أسہِ دِوان دالچیٖن کَہوٕ چوٚن یُس کَشمیٖرُک اَکھ مشہوٗر چاے چھےٚ یَتھ وَنان چھِ کَہوٕ سُہ چھِ دِوان تہٕ تمہِ سۭتۍ چھُ اَسہِ پَتہٕ کینٛہہ راحت مِلان یِمو چیٖزو نِش